اسلامُ علیکُم ڈاکٹَر صٲب آ مےٚ چھُ ناو طاہِرا تہٕ مےٚ چھِ کیٚنٛہہ سِکِن پرٛابلِم مَطلب پٔتمہِ دۄہَو پٮ۪ٹھ کَرے مےٚ کیٚنٛہہ پرٛوڈَکٹ اِستعمال ییٚمہِ کہِ وَجہ سۭتۍ مےٚ بٕتھِس واریاہ زِیادٕ خَرٲبی گٔے لایِِک مےٚ لٔگۍ ایکٚنی نیٚرنہِ پِمپٕلز یِِم واریاہ واریاہ دانہٕ وانہٕ درٛاے مےٚ

نہ آ مےٚ ٲس ییٚمہِ برٛونٛٹھ اویلی سِکِن تہٕ تَمہِ موٗجوٗب اَنے مےٚ پرٛوڈَکٹ کیٚنٛہہ تٔتھی رِِلیٹِڈ تہٕ آز چھُ مےٚ واریاہ زِیادٕ دَم تہِ وَتھَان بٕتھِس تھوٚد یہِ وَتھنہٕ سۭتنۍ تہٕ کیٚنٛہہ ٹیٚسٹ دِتے تیٚم مےٚ امہِ برٛونٛٹھ یَس ڈاکٹَرَس نِش بہٕ گٔیَس تٔمۍ دِت مےٚ کیٚںٛہہ ٹیٚسٹ کَرنہٕ خٲطرٕ تہٕ تِم تہِ کٔرۍ مےٚ کہِ تِم یہِ تِم تہِ چھِو تۄہہِ ییٚکیاہ بٕتھۍ کَنۍ تہِ یِم تہِ وٕچھِو تُہۍ تہٕ تُہۍ ؤنِو مےٚ مےٚ کیاہ دٔلیٖل چھِ تہٕ مےٚ کیاہ دَوا چھُ اِستعمال کَرُن آ آ ڈاکٹَر صٲب بہٕ گٔیَس امہِ برٛونٛٹھ تہِ أکِس ڈاکٹَرَس نِش یہِ چھُ تٔمۍ سٕنٛدۍ یِم نُسکہٕ وُسکہٕ تہٕ بیٚیہِ یِم ٹیٚسٹ کَرے مےٚ تٔمِس نِش بیٚیہِ دِژے تٔمۍ یہِ ہِیوٗ دَوا مگر تمہِ سۭتۍ نہٕ مےٚ کِہیٖنۍ تہِ فَرَق مَطلَب مےٚ گوو تَمہِ سۭتۍ زِیادے زِیادٕے یِم دانہٕ لٕگۍ مےٚ زیادٕ زیادٕ نیٚرٕنہِ مےٚ چھنہٕ فَرَق ٹوٚٹَل گَژھَان کِہیٖنۍ بِلکُل بِلکُل آ ڈاکٹَر صٲب مےٚ چھُ آسان ڈُپٹہٕ کَنٹِنیوٗ مےٚ چھس نہٕ مَس تھاوَان یلہٕ کِہنۍ تہٕ سَن سِکریٖن تہِ چھس بہٕ مٔتھِتھ نیران تہٕ تویتہِ چھُ مےٚ گَژھان وۄنۍ کَر بہٕ یہِ تُہُنٛد دَوا اِستعمال تہٕ مےٚ چھِ سٮ۪ٹھا اُمیٖد مےٚ گژھِ یہِ جَلدی جَلدی خَتم تِکیازِ مےٚ چھُنہٕ نٮ۪برٕےٛ بَنان نیرُن بِلکُل بِلکُل ڈاکٹَر صٲب سٮ۪ٹھا سٮ۪ٹھا شُکرِیا تُہُنٛد تہٕ مےٚ چھِ اُمیٖد زِ مےٚ گَژھِ یہِ جَلدی جَلدی ٹھیٖک چَلو ٹھیٖک چھُ شُکرِیا شُکرِیا ڈاکٹر چَلو